آ بہٕ ہٮ۪کہٕ پانٛژَن اِنٛٹَرنیشنَل سِٹیٖزَن ہُنٛد ناو ؤنِتھ گۄڈٕنِچ سِٹی چھِ دُبے دوٚیِم سِٹی چھِ لَنٛدن ترٛیٚیِم سِٹی چھِ پیٚرَس ژوٗرِم سِٹی چھِ ٹوکِیو تہٕ پٲنٛژِم سِٹی چھِ اِستامبُل